ہٮ۪لو اَسَلامُ علیکُم بَے مےٚ ٲس کَرٕنۍ یہِ جگنوٗ کیب بُک تہٕ مےٚ ؤنۍ تو تُہۍ مےٚ چھِ بیٚیہِ میٛانہِ فیملی گژھُن چکرَس اوٗرۍ دوٗر مطلب گُلمرگ گژھو أسۍ اَسہِ اوس پٕلان کوٚرمُت گُلمرگ گژھنُک تہٕ تُہۍ ؤنۍ تو مےٚ کیٛاہ وَنان یَتھ تُہۍ کوٗتاہ چھُو ہٮ۪وان مطلب پٔر کِلوٗمیٖٹر اَتھ کیٛاہ چھِ ریٹ گژھان تہٕ اَسہِ اوس گژھُن اوٗرۍ چکرَس تہٕ بیٚیہِ ؤنۍ تو مےٚ تُہۍ یہِ کیٛاہ وَنان مےٚ چھِ گژھُن لگ بگ ژور پانٛژَن دۄہَن پٮ۪ٹھ چھِ پٕلان تہٕ تُہۍ ؤنۍ تو مےٚ کیٛاہ وَنان اَتھ کوٗتاہ گژھِ گرٛینٛڈ ٹوٹل کوٗتاہ گژھِ اَتھ تہٕ مےٚ ؤنۍ تو اَمِچ ڈِٹیلٕز تہٕ بیٚیہِ چھُ یہِ مےٚ نمبر میون ییٚکیٛاہ ییٚمہِ پٮ۪ٹھ بہٕ کال چھُس کَران تہٕ مےٚ کٔرِو اَتھٕے وَٹسیپَس پٮ۪ٹھ یہِ سٮ۪نٛڈ سٲرٕے ڈِٹیل تہٕ بہٕ کَرٕ تیٚلہِ گَرِ گَرِکٮ۪ن سۭتۍ مشوَرٕ تہٕ بہٕ کَرو تۄہہِ کَنٹیکٹہٕ چلو ٹھیٖک چھا تیٚلہِ تہٕ مےٚ کٔرۍ زیو تُہۍ یہِ وَٹسیپَس پٮ۪ٹھ سٮ۪نٛڈ چلو شُکریہ اَسَلامُ علیکُم